زِندگی منٛز پھٔر مےٚ اکھ غلطی کَرٕنۍ کہِ سُہ گٔے یہِ غلطی کہِ مےٚ أنۍ اکھ بٔتھِچ کریٖم تَتھ اوس ناو اوس کہتانۍ سِکِن کِیر ٲس بٕتھِچ کریٖم ییٚلہِ سُہ مےٚ مٔژھ تمہِ سۭتۍ گٔے مےٚ بٕتھِس پرٛابلم اکھ لٔگۍ دانہٕ نیرنہِ بیٚیہِ لٔج کرٛینٛہہ یار بٕتھِس کھَسنہِ بٕتھِس کھۄتہٕ کرٛینٛہہ یار تِمٕے خاص رِزَلٹ تہِ آیہِ نہٕ کیٚنٛہہ دوٚیِم ٲس سُہ دوٚیِم ٲس سُہ قۭمتی تہِ زیادٕ سورُے کیٚنٛہہ بیٚیہِ اوس نہٕ تَتھ کانٛہہ اَصٕل رِزَلٹا تہِ کٕہٕنۍ یہِ بُتھ تہِ گوٚو خراب سورُے کیٚنٛہہ ہورٕ ٲس قۭمتی تہِ زیادٕ تہِ بٔڑ با بٔڑ بار غلطی ٲس سُہ چیٖز اَنُن وارِیاہ غلطی یہِ